وعلیکُم السلام ٹھیٖک پٲٹھۍ چھُو حظ آ بِلکُل حظ چھِ حظ سٲری ٹھیٖک شُری وُرۍ چھِ حظ ٹھیٖکٕے آ تُہۍ کَتہِ پٮ۪ٹھ حظ چھُو تہٕ تُہۍ چھُو حظ یہِ پُلوامہِ دُکان یہِ کیٛاہ چھِ ونان یِم ٹاٹھ واٹھ کٕنان اچھا میٹِنٛگ دُکان تُہۍ کَتٮ۪ن چھُو تۄہہِ کَتٮ۪ن چھُو یہِ میٹِنٛگ دُکان کَتٮ۪ن اَکھ گوٚو مین مارکیٹ کِنہٕ بۄن کُنَتھ مُرَن اَڈَہَس منٛزٕ دٔچھنہِ سایڈٕ ہا کِنہٕ کھوورِ سایڈٕ اچھا تَتھ اٮ۪ل آی سی یَس نِش اچھا اٮ۪ل آی سی یَس نِش چھُو تُہۍ ٹھیٖک مےٚ حظ اوس یہِ مےٚ اوس میٹ میٹ اکھ ضوٚرَتھ یَتھ خٲطرٕ میٹِنٛگ ٲس مےٚ ضوٚرَتھ یَتھ کَمرَس خٲطرٕ نہ مےٚ ؤنۍتو بہٕ کر یِمہٕ تہٕ تُہۍ کر ٲسِو اَتہِ

کٔژِ بَجہِ سُلی کٔژِ بَجہِ ٲسِو تُہۍ اَتہِ اچھا ٹھیک چھُ آ اہَن حظ گَری حظ کَمرَس سُہ چھِ بَہہ بَے بَہہ آ بَہہ بَے بَہہ فُچہِ وٮ۪رایٹی چھُ تۄہہِ چھو وٮ۪رایٹی وۄنۍ مگر مےٚ چھِنہٕ وٕچھُن کُس کَلر تہِ چھِ مےٚ وٕچھُن بیٚیہِ چھِ مےٚ وٕچھُن قۭمَتھ تہِ ؤنِو کیٛاہ کَتھ کیٛاہ چھُ گژھان تہٕ تُہۍ ہٲیتو واریاہ کَلر

ٹھیٖک مگر یہِ اَتھ چھا وۄنۍ زَنہٕ آسہِ کَلر کانٛہہ بَدل نیُن کَلرٕ سۭتۍ تہِ چھا اَتھ کیٚنہہ اثرا پٮ۪وان

بہتر کُس چھِ گَژھان بہتر تہٕ یُس اَصٕل بیٚیہِ میٖڈیِم ریٹَس پٮ۪ٹھ

نہ اَصٕل گَژھِ ہہ مےٚ یِہوٚے ہِنٛدُستان والٮ۪ن ہُنٛد کہِ یہِ ہٲیِو ٹٔرکی والٮ۪ن ہُنٛد مگر تَتھ آسہِ نا تیُتھُے ریٹ تہِ واریاہ اَچھا گوٚو ٹھیٖک بیٛاکھ کُس ووٚنُو یُس سُہ مطلب لو سَستہٕ یُس واریاہ سَستہٕ آسہِ اَتہِ نہ تۄہہِ ووٚنُو مےٚ میٖڈیَم ریٹَس پٮ۪ٹھ تۄہہِ ووٚنوُ تتھ تہِ ہِشی ریٹ ہۄتھ تہِ ووٚنُہ

کُس زَن اچھا یِم کارِڈور بیترِ اچھا مےٚ دوٚپ تۄہہِ کیٛاہ ووٚنُو یہِ وۄنۍ زَن أسۍ چھِ وَنان وٕٹِس تَتھ مےٚ دوٚپ ژٕ کیٛاہ ووٚت چلو ٹھیٖک حظ چھِ وَلہٕ بہٕ وٕچھ وۄنۍ صُبحَس واتو تیٚلہِ اوٚتھٕے أسۍ أتھی کَرو أسۍ ریٹ پتہٕ چلو باقی وسلام